ہیٚلو وَلہٕ حظ کوٚت حظ چھُ کوٚت حظ چھُو گَژھُن پہلگام چھُو حظ گَژھُن حظ اسہِ تہِ حظ چھُ پہلگامٕے گَژھُن کوتاہ حظ چھِ کِراے کِراے کوتاہ حظ دِیِو ہے نہ حظ ترٛےٚ ہَتھ کَتہِ حظ دِمو ترٛےٚ ہَتھ حظ آ کتہِ حظ چھِ اَز حظ چھُ پَتہے چھِ شاٹیج چھِنا از حظ چھِ شاٹیج ہٕے پَتہٕے چھَو اَز حظ چھُ درٛۅگیٛومُت سٲلِم ترٛےٚ ہَتھ نہَ حظ دِمٕے بہٕ بہٕ حظ دِمٕے رۄپیَس زٕ ہَتھ حظ دِمٕے بہٕ ہے نہ حظ نہ حظ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے وَلہٕ کیٚنٛہہ نہ حظ چھُنہٕ ہے زٕ ہَتھ حظ دِمٕے بہٕ ول کیٚنٛہہ نہ حظ چھُنہٕ بیٚیِس نِش حظ زینَکھ وُنکیٚنَس نہِ اسہِ حظ چھِ پونٛسہٕ اَز حظ چھِ پَتہٕے چھِ اَز حظ چھُ تِیوٗتاہ درٛۄجَر حظ اَز نہ حظ چھُنہٕ کیٚنٛہہ نہ حظ چھُنہٕ وَلہٕ زٕ ہَتھ حظ دِمٕے بہٕ ہے اَہن حظ مےٚ حظ چھِ پتاہ مگر مےٚ مےٚ حظ چھُ ڈیڈی جان حظ وُنکیٚنَس سۭتۍ حظ اسہِ حظ چھُ جلدٕے واتُن اسہِ حظ چھُ تور واتُن حظ جَلدٕے اسہِ چھُ وُنکیٚنَس چھُ زٕ ہَتھ حظ چھِ اسہِ سۭتۍ وَلہٕ حظ کیٚنٛہہ نہ حظ چھُنہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے رۄپیَس زٕ ہَتھ حظ دِمٕے بہٕ ایے نہ حظ ایے زٕ ہَتھ حظ دِمٕے بہٕ نہ حظ تیٚے چھُ پےَ چھِ مگر زٕ ہَتھ حظ بہٕ حظ چھَس بیٛاکھ کینٛہہ نہٕ حظ چھُنہٕ پَرواے ڈیڈی جی حظ چھُ سۭتۍ اسہِ ڈیڈی جی حظ چھُ نہ حظ پیدٕلۍ مہٕ حظ گَژھو یہِ حظ چھُ ڈیڈی جی یہِ حظ چھُ بُزَرٕگ آے نفر سۭتۍ مول حظ چھُ اسہِ بُزَرٕگ باقٕے نہَ حظ چھُنہٕ کیٚنٛہہ زٕ ہَتھ حظ دِمٕے بہٕ زٕ ہَتھ حظ دِمٕے بہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ نہَ حظ زٕ ہَتھ حظ دِمٕے بہٕ ڈاے ہَتھ وَلہٕ حظ ڈاے ہَتھ حظ دِمٕے بہٕ کیٚنٛہہ نہَ حظ چھُنہٕ چلو نہ حظ پتہٕ حظ اسہِ کُن گَژھُن کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے ولہٕ حظ نیر سوزی خۄدا صٲب بیٚیہِ کُنہِ رَنٛگہٕ طٔریٖقہٕ ہَے نہَ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے ژٕ حظ چھُکھ مےٚ بوے بہٕ حظ چھَسےَ وَنان رۄپیَس زٕ ہَتھ حظ دِمٕے بہٕ کیٚنٛہہ نہَ حظ چلو اے ڈاے ہَتھ حظ دِمٕے بہٕ ڈاے ہَتھ ووٚنمَے نا اے ڈاے ہَتھ مانان ٲسِو ڈاے ہَتھ حظ دِمہو بہٕ وَلہٕ کیٚںٛہہ نہٕ حظ چھُنہٕ بہٕ وَلہٕ بہٕ حظ دِمٕے تیٛلہِ ترٛےٚ ہَتھ کیٚنٛہہ نہَ حظ چھُ وَلہٕ نِیِو حظ کوٚت حظ پہلگام تام حظ آ وۅنۍ حظ دِمٕے ترٛےٚ ہَتھ تۄہہِ نہَ مونوُے نہٕ کیٛاہ حظ کَرو أسۍ أسۍ ہیٚمو ڈیڈی جانَس اچھا پٔکِو حظ ادٕ کیٛاہ پٔکِو حظ نیٖرِو حظ پٔکِو